وعلیکُم اسلام اسلام علیکُم تُہۍ چھِو حظ لیڈی ہٹ سریٖنگرٕ پیٚٹھ یہِ مےٚ اوسُے تۄہہِ پرٛژُھن یہِ تُہۍ کتھ یِم چھُ آسان یلہٕ چھُوا تُہۍ پوٗرٕ ہفتس آسان کِنہٕ سنٛڈے چھِو بنٛد آسان ٹھیٖک تۄہہِ چھُوا باغاتُک سِٹور آسان سنٛڈے تہِ یَلے کِنہٕ سُہ تہِ چھُ آسان تۄہہِ بنٛد ٹھیٖک حظ مےٚ حظ اوس تَتہِ یِم اَسہِ چھُ خانٛدر نا بیٚنہِ مےٚ اوس اَتہِ وۄنۍ شاپِنگ کرٕنۍ پلوَن خأطرٕ مےٚ أسۍ سوٗٹ داہ وُہ تُلٕنۍ تُہۍ ؤنِو مےٚ تُہۍ کتھ پرٛایِس منٛز چھُ دِوان تہٕ تٔمی حِسابہٕ کرٕ بہٕ تہِ

ٹھیٖک مےٚ حظ چھُ ہر کُنہِ منٛز زٕ تُلٕنۍ بیٚیہِ چھُ ابیا چھُوا تۄہہِ آسان اَتہِ اصٕل ابیا چھا نیران مےٚ کٔرۍزیٚو مگر تُہۍ کٔرۍزیٚو کأم اکھ تہِ یہِ ہَن تہِ نا تُہۍ کٔرۍ زیٚو مےٚ فوٹوٗ وٹس ایپس سینٛڈ بہٕ وُچھٕ تٔمی حِسابہٕ کیٛاز کہِ مےٚ چھُ کۅلگامہِ پیٚٹھ اور کھسُن مےٚ گوٚژھ نہٕ چرکھٕے یوت لگُن کیٚنٛہہ ٹھیٖک چھا ٹھیٖک چھُ ٹھیٖک حظ چھُ مےٚ حظ چھُ مےٚ حظ چھُ بوٗزمُت یی نا تُہۍ چھُو آسان اصٕل ہُہ بہٕ چھَس کانٹِٹی خٲطر یہِ کانٹِٹی کھۄتہٕ پرٛیفر کران کالٹی کالٹی گٔژھ اصٕل آسٕنۍ ییٚلہِ وۄنۍ پانٛژھ أٹھ ساس سوٗٹ میلہِ تَتھ گوٚژھ پتہٕ ٹایم نیرُن تھوڑا نتہٕ گٔژھ نہٕ زٔٹ پَتہٕ گژھٕنۍ چُھنا

ٹھیٖک پاکِستانی کٔم کلر چھُون کٔم کٔم کلر چھُو تۄہہِ ایویلیبٕل اچھا ٹھیٖک افغانی ابایہَن کٔم کٔم کلر چھُو یِم چھُوا برٛایڈل ابیا چھُوا برٛایڈل ابیا چھُوا اچھا ٹھیٖک تہٕ تیٚلہِ ہیٚکوا أسۍ اور یِتھ چلو صُبحن ہیٚکوا أسۍ اور یِتھ تیٚلہِ بھیا چلو حظ شُکریہ بِہوٗ حظ خۄدایس حوال چلو